ہیلو اسلام علیکُم تُہۍ چھِوٕ حَظ یہِ بیکری وول مےٚ اوس تۄہہِ نِش کوٚرمُت یہِ کیک اکھ آرڈر سُہ چھِ حظ تیار ادٕ حظ ٹھیٖک چھُ